بہٕ چھَس چون واریاہ شُکُر گُزار زِ ژےٚ کوٚرُتھ مےٚ واریاہ ہیٚلٕپ بہٕ وٲژٕس واریاہ اَصٕل پٲٹھۍ گرٕ مےٚ کوٚر واریاہ سیف فیٖل بیٚیہِ تُہُنٛد بِہیویر اوس واریاہ زیادٕ اَصٕل پولایِٹ مےٚ لٔج نہٕ پَیی زِ بہٕ کَپٲر وٲژٕس گرٕ جلدی جلدی بیٚیہِ ہیٚتوٕ تۄہہِ واریاہ اَصٕل پونسہٕ ریٹ تہِ ہیٚژوٕ تۄہہِ واریاہ اَصٕل ییٚمہِ ییٚمہِ وِز مےٚ تۄہہِ ووٚنمو رُکِو تُہۍ رُکیوٕ تَمے وِز بہٕ چھَس تُہُند واریاہ زیادٕ شُکُر گُزار